اگر أسۍ کتھ کرو ٹولیٹٕچ بِکُل یہِ چھُ سٲنِس گرس منٛز چھُ ٹولیٹ تہٕ اگر أسۍ امہِ کہِ فٲیدن ہٕنٛز کتھ کرو اتھ چھِ بے شُمار فٲیدٕ ساروے کھۄتہٕ یُس موسٹ اِمپارٹنٹ یُس فٲیدٕ امیُک چھُ سُہ گۆو امہِ سۭتۍ چھُ بیمارِ دوٗر روزان تِکیازِ اگر اِنسان کھُلَس منز پِشاب کَرِ ٹالیٹ کَرِ تہٕ امہِ اَتھ چھُ کؠمۍ وۄتھان اتھ چھُ یِم کیمۍ چھِ پتہٕ

تہٕ امہِ علاوٕ یِم مےٚ گرکۍ باقٕے بٲژ چھِ یِم تہِ چھِ بٮ۪ماریو نِش بچان اگر گرِ ٹولیٹ آسہِ یہِ چھُ واریاہ زیادٕ ضروٗری امہِ علاوٕ اگر أسۍ کتھ کرو کُنہِ ساتہٕ چھُ انسانس گرس منٛز فنگشن آسان کُنہِ ساتہٕ چھُ پوٚژھ یِوان رشتہٕ دار چھُ یِوان گرٕ اگر بہٕ گرس منٛز ٹولیٹ چھُ آسن تہٕ یہِ چھُ واریاہ یہِ چھ واریاہ بٔڑ مندش آسان گرٕ خٲطرٕ اگر نہٕ گرس منٛز ٹولیٹ آسہِ تِکیٛازِ اگر أسۍ پٔژھِس خبر کوتاہ کھٮ۪ون چٮ۪ون دِمو پتہٕ آسہِ نہٕ ٹولیٹ کرنٕچ وتھ سُہ چھُ سورُے بےٚ فٲیدٕ بیٚیہِ چھُ انسان مندشان تہِ تِکیٛازِ بوٚژھ ہٮ۪کہِ نہٕ بیٚبر نیٖرِتھ پتہٕ بدل کُنہِ جایہِ ٹولیٹ کٔرِتھ کینٛہہ سُہ پوٚژھ چھُ یُس چھُ آسان یہِ چھُ آسان واریاہ اَہم تہٕ ٲمِس یہِ چھُ گَژھان واریاہ غَلط اگر یہِ نؠبَر نیٖرِتھ کُنہِ جایِہِ پَشان کرِ تہٕ یہِ چھُ بیاکھ فٲیدٕ امیُک امہِ علاوٕ چھِ امیِکۍ واریاہ زیادٕ فٲیدٕ تمہِ سۭتۍ چھِ یِم واٹر باڈیٖز چھِ آسان تِکیٛازِ انسان چھُ گژھان کران پِشان نِیر واٹر باڈیٖز تہٕ تِم تہِ چھِ خراب گژھان تہٕ امہِ سۭتۍ چھ یِم واٹر باڈیٖز چھ آسان یِم تہِ چھِ واریاہ امہِ سۭتۍ سیف روزن نٔدی چھِ آسان نالہٕ چھِ آسان کۄلہٕ چھِ آسان یا لۄکٕٹۍ لۄکٕٹۍ آبہٕ یِن چھِ آسان یِم تہِ چھِ امہِ سۭتۍ واریاہ پاک تہٕ شوٗژ روزان اِسیۓ چھُ یہِ واریاہ زیادٕ ضروٗری اِنسانس گَژھِ گَرس منٛز پَننِس ٹولیٹ آسُن تہٕ امہِ سۭتۍ ہیٚکہِ اِنسان واریاہ فٲیدٕ دِتھ ساروی کھۄتہٕ یِم اَہم فٲیدٕ چھِ تِم چھِ یِمٕے بیمارِ نِش چھ اِنسان پَنُن پان بَچٲیِتھ تِکیازِ یوٗتاہ أندۍ پوٚکھ اِنسان صاف آسہِ تیوٗتاہ ہیکہِ اِنسان تندرست روزِتھ شوٗژ روزِتھ تہٕ بیمارِ نِش ہیکِہ دوٗر روٗزِتھ